گَوٲرٕنمٮ۪نٛٹَن چھِ واریاہ سوشَل وٮ۪لفِیَر پرٛوگرامٕز تہٕ اِنِشیٹِوٕز تُلۍمٕتۍ ڈِسٹِک بَڈگامَس منٛز یُس ڈِسٹِک بَڈگامُک یُس مطلب گوٲرمٮ۪ںٛٹ چھِ یِمَو چھِ واریاہ بہتریٖن قدم تُلۍمٕتۍ تاکہ اَمہِ سۭتۍ کَرَن یِم مَطلب اَکھ بڑاوَن یِم اٮ۪جُکیشَن بیٚیہِ بڑاوَن یِم مطلب ہٮ۪لٕتھ بیٚیہِ کَرَن یِم اٮ۪لِویٹ کَرَن پوٗوَرٹی تہٕ بیٚیہِ چھِ تِمو واریاہ بہتریٖن سِکیٖمٕز اَنہِ مَژٕ مطلب زنانَن خٲطرٕ تہِ بیٚیہِ لَکٹٮ۪ن شُرٮ۪ن ہِنٛدۍ خٲطرٕ ییٚمہِ سۭتۍ پٔزی پٲٹھۍ زنانَن تہٕ لَکٹٮ۪ن شُرٮ۪ن مطلب یِم کورِ یعنی کہ مطلب وُمٮ۪ن اٮ۪مپاوَرمٮ۪نٛٹ گَژھَن گۄڈٕنٮ۪تھ کَرَو أسۍ کَتھ سکیٖم کیٛاہ کیٛاہ سِکیٖمٕز چھِ مطلب اٮ۪جُکیشَن خٲطرٕ اٮ۪جُکیشَن خٲطرٕ چھِ اَتہِ یِمَو سکیٖم تھایمَژٕ یِمَو چھِ مطلب یِم مطلب پرٛایمری سُکوٗل لٮ۪ولہِ پٮ۪ٹھ چھِ یِمَو تھوٚمٕتۍ مِڈ ڈے میٖل سِکیٖم اٮ۪وٮ۪لیبٕل مِڈ ڈے میٖل سِکیٖم مطلب گوٚو مطلب یِم بَچہٕ آسان مطلب لوکَل گَرَو پٮ۪ٹھ چھِ یِوان یا مِڈَل کَلاس یا یِمَن نہٕ مطلب کھٮ۪ن چٮ۪ن آسہِ کِہیٖنۍ یِمَن خٲطرٕ چھِ یِمو بَتہٕ تھوٚمُت اٮ۪وٮ۪لیبٕل اَکہِ بَجہِ یَتھ منٛز نیوٗٹریٖشَن رِچ بَتہٕ یِمَن نِوان چھِ مطلب یِمَن چھِ آسان آلٹَرنیٹَن دۄہَن پٮ۪ٹھ اَصٕل اَصٕل سبزی مطلب گریٖن وٮ۪جیٖز چھِکھ آسان ٹھوٗل چھِکھ آسان ماز چھِ آسان دۄد تہِ چھِ مےٚ وٕچھمُت اَڑٮ۪ن سُکوٗلَن منٛز آسان تاکہ یِم بَچہٕ گرٛووِنٛگ مطلب یِمَن ؤریَن منٛز چھِ یِمَن گژھِ اَصٕل پٲٹھۍ ڈٮ۪ولَپمٮ۪نٛٹ یِمَن گژھِ ڈٮ۪ولَپمٮ۪نٛٹ ذہنٕچ تہٕ بیٚیہِ جِسمٕچ تہِ بیٚیہِ یہِ گژھِ یِمَن بیٚیہِ تَرِ یِمَن آرام سان سَمجھ یہِ اٮ۪جُکیشَن بیٛاکھ اٮ۪جُکیشَنَس منٛز چھِ یِمو سکالَرشِپٕس تھایمَژٕ مطلب سکالَرشِپ پٔٹِکیوٗلَرلی اَکھ گروٚپ چھِ بَڈگامِس اَتھ گٔے سُہ پہاری مطلب یِم زبان وَنان چھِ مطلب تِمَن خٲطرٕ چھِ یِمَو سکالَرشِپ تھایمَژٕ تاکہِ یِم کَرَن مطلب ٹیکٕل پووَرٹی اَمہِ پتہٕ کَرَن اَکھ چیٖز اَمہِ پتہٕ گژھَن یِم یور تہٕ اَمہِ ہٮ۪کَن یِم مطلب ہایَر یہِ اٮ۪جُکیشَن حٲصِل کٔرِتھ اَمہِ سکالَرشِپ چھِ یِم دِوان وٕنۍ کَرَو أسۍ کَتھ مطلب زنانَن خٲطرٕ کیٛاہ کیٛاہ اَصٕل سِکیٖمٕز چھِ اَتھ منٛز تھایمَژٕ گۄڈٕنٮ۪تھٕے چھِ اَتھ منٛز زَنانَن خٲطرٕ سِکیٖمٕز بیٹی بچاو بیٹی پڑھاو یہِ یہِ بیٹی بچاو بیٹی پڑھاو مطلب گوٚو یہِ گوٚو لاگوٗ زٕ ساس پَنٛدٕہَس منٛز اَتھ منٛز چھِ اَسہِ مین فوکَس آسان سون مطلب یِم کورِ یِمَن اَسہِ گوٚژھ آسُن سٮ۪کٕس ریشیو گَژھِ کورٮ۪ن ہُنٛد واریاہ گژھُن یُس زَنہٕ میلٕز چھِ تیوٗتاہ گژھِ یُہُنٛد کورٮ۪ن ہُنٛد گژھُن تہِ اَتھ منٛز دوٚپُکھ اَکھ چھِ أسۍ اَتھ منٛز پیرنٛٹ اٮ۪نکوریج کران مطلب بیٹی بچاو بیٹی پڑھاو مطلب چھِ مطلب اَکھ چھِ کورِ بچاونہِ بیٚیہِ چھِ پرناونہِ تہِ پرناونہِ اِن دَ سٮ۪نٕس یِتھ پٲٹھۍ أسۍ پنٛنٮ۪ن یِمَن نیٚچوٮ۪ن اَصٕل پٲٹھۍ تٲلیٖم دِوان چھِ اِتھ پٲٹھۍ اَسہِ یِمَن کورٮ۪ن تہِ اَصٕل پٲٹھۍ تٲلیٖم دِنۍ تاکہِ یِم تہِ ہٮ۪کَن پگاہ مطلب فیوٗچرَس منٛز مطلب اَصٕل پٲٹھۍ کانٛہہ کٲم کٔرِتھ مطلب کیٚنٛہہ اَصٕل چیٖز تاکہِ یِم ہٮ۪کَن پَنُن پان پکنٲیِتھ تہِ بیٚیہِ باقٕے فیملی تہِ پَکنٲیِتھ تِکیٛازِ اَسہِ چھِ اَکھ کہاوَت بوٗزمُت لڑکہٕ سٕنٛز اٮ۪جُکیشَن گٔے تٔمۍسی یٲژ اَگر کوٗر اٮ۪جُکیٹ کَرنٲو اَمیُک مطلب گوٚو پوٗرٕ گَرٕ پوٗرٕ محلہٕ گژھِ اٮ۪جُکیٹ یہِ چھِ اَکھ اَصٕل چیٖز بیٛاکھ چیٖز چھِ تھٲیمٕتۍ اَتھ منٛز مطلب ہاسٹَل سٔروِسٕس فرٛی مطلب یِمَن چھِ اَسہِ مطلب رِگیوٗلَر چَکٕس چَک چَک اَپ کَرناوان آیرَن ٹیبلِٹٕس دیناوان مطلب رِگیوٗلَر ویٹ کرناوان یا بیٚیہِ چھِ اَسہِ یِم تھٲیمٕتۍ اَتہِ یِم لٮ۪کٹٕری مَدٲرٕس آسَن اَتہِ یِمَن ریٖسٮ۪نٛٹلی ڈِلؤری آسہِ گٔمٕژ تِمَن چھِ اَسہِ آنگَن واڈی فٮ۪لَسٹی تھٲومٕژ تِم چھِ تور ہٮ۪کان گٔژھِتھ تِم چھِ تَتہِ نیوٗٹریٖشَن رِچ ڈایِٹ کھٮ۪وان ییٚمہِ سۭتۍ یِم بیبی تہِ چھِ ہٮ۪لدی گژھان تہٕ پانہٕ چھِ تِم ٹھیٖک روزان بیٚیہِ رِگیوٗلَر ہٮ۪لٕتھ کِیَر چَک اَپٕس مطلب بیٚیہِ فرٛی ڈیٚلؤری مطلب سٔروِس فرٛام ہوسٹَل ٹُہ ہوم ہوم ٹُہ ہوسٹَل اَمہِ پتہٕ چھِ اگر یِمَن کوٗر زٮ۪وان چھِ تَمہِ پتہٕ چھِ یِمَن تَران سکالَرشِپ تہِ مطلب لَگ بَگ ترٛےٚ ساس ژور تاکہِ یِم ہٮ۪کَن اَمیُک خرچہٕ پَکنٲیِتھ آرام سان أتی بَنن یِم بٔڈٕن کِہیٖنۍ بیٛاکھ یِم اَسہِ مطلب پُوَرٹی ٹیکَل کرنہٕ خٲطرٕ چھِ یِمَن سِکیٖم تھایمَژٕ مطلب یوٗتھَن خٲطرٕ واریاہ مطلب کیٚنٛہہ اٮ۪م جی نَریگا سِکیٖمٕز چھِ اَتھ نایِنٹی ڈے فرٛی دِوان مطلب نایِنٹی ڈے گیرٮ۪نٹی دِوان یہِ اَمہِ پا یہِ کیٛاہ چھِ اَتھ وَنان کٲم دِوان تَمہِ پتہٕ چھِ نَمَت دۄہ گٔژھِتھ آرام سان یِمَن پَنُن ویج مِلان آ یہِ چھِ یہِ تہِ چھِ اَکھ اَصٕل ٹٮ۪کٹ بیٛاکھ چھِ یِمَو کیٚنٛہہ مطلب بِزنِس وٮ۪نٛچَر تہِ کھُلٲیمتۍ تاکہِ یِم ہٮ۪کَن یوٗتھَن اٮ۪نکوریج کٔرِتھ